سٲنِس ضِلعے بڈگٲمس منٛز چھِ واریاہ طٔرکیو واریاہ طٔریٖقو پونٛسٕچ قلعت تِکیازِ ییٚتہِ چھُنہٕ ہر أکِس نفرَس جاب مِلان نوکری آسان کِہیٖنۍ نہٕ تِمَن چھِ پیٚوان پَتہٕ موٚزوٗرۍ کَرٕنۍ ییٚمہِ سۭتۍ تِم پَنُن گرٕ چھِ پَکناوان بیٚیہِ تہِ پُلٹِکَل اِشوٗ چھِ ییٚتہِ یوٗتاہ زِ کہِ ییٚتہِ چھَنہٕ پوٗرٕ سڑکہٕ تہِ آسان کِہیٖنۍ یِم چھِ ڈیمیج گٔمژٕ أسۍ کَرو ہَسپَتالٕچ ذِکر سُہ چھُ سورُے تَتہِ چھِنہٕ تِم فیسَلٹی ایٚولیبٕل کِہیٖنۍ یِم ییٚتہِ آسنہِ گژھہٕ ہن